کٲشِر لیٚنٛگویج چھِ مطلب اَسہِ پَنٕنۍ لیٚنٛگویج کُنہِ ساتہٕ چھِ یور ٹیوٗرِسٹ چھ یِوان ٹیوٗرِسٹ جگہس پٮ۪ٹھ چھ یِوان کُنہِ ساتہٕ ٹیوٗرِسٹ تِم چھ ییٚتہِ بوزان مطلب کٲشِر چھ پانہٕ ؤنۍ کٲشِر کران ہُم چھ بوزان پَتہٕ چھِ أڑی سٲنۍ زَبان تہِ مطلب ہٮ۪چھان کٲشِر زَبان تِم تہِ چھ پٮ۪چھان یہِ اَڈیٚن چھٕ پَتہٕ پسنٛد یِوان تِم چھِ مطلب یِہوے پَتہٕ کران واریاہ چھ تِم تِم مطلب یِمن نہٕ کٲشر چھِ پَنٕنۍ زَبان کیٚنٛہہ مَگر تویتہِ چھٕ تِم بولان کٲشُر تِم چھ اسی لیے بولان ییٚلہِ تِم یور کَشمیٖرَس منٛز یِوان چھِ ییٚتہِ چھ تِم کیٚنٛہہ وقت گُزاران کٲشریٚن سۭتۍ یِتھے کٲٹھۍ چھِ مطلب تِم چھ ییٚتہِ وقت گُزاران تِم چھ پَتہٕ ہٮ۪چھان کٲشِر لیٚنٛگویج کٲشِر زَبان چھِ تِم ہٮ۪چھان ییٚتہِ پَتہٕ تہٕ بَس یِتُے بیٚیہِ کیاہ